ہیٚلو ہے ؤنِو حظ ہے تُہۍ چھُو حظ سونو دُکان دار چھُو نَہ تُہۍ مےٚ حظ گَژھہِ ہا گِلاس ڈبہٕ تُہ کۭتِس یہِ کۭتِس ہَسا چھُ باو ؤنِو حظ مےٚ ؤنِو حظ ریٹہ یہِ ؤنِو حظ تُہۍ تۄہہِ کوٗتاہ گَژھیٚو بہٕ دِمَے ہا بہٕ چھُس تھوڑا ریٹ کٕنان بہٕ چھُس کٕنان ڈَبہٕ حِساب گِلاس بہٕ چھُسَے گِلاس ڈبہٕ کٕنان ڈۄڈ ہتھ رۄپیہِ اۭں زٕ ترٛےٚ ہَتھ ڈبہٕ بہٕ ہیٚکو لگ بھگ تھوڑا بہٕ چھُس کٕنان ڈۄڈ ہتھ رۄپیہِ ڈبہٕ تۄہہِ کوٗتاہ گژھیٚو تۄہہِ کوٗتاہ چھُ بَاسان ڈۄڈ ہتھ مے بہٕ چھِسو دِوان ڈۄڈ ہتھ رۄپیہِ کٕنان گِلاس ڈبہٕ ہے زٕ ہتھ حظ زٕ ہتھ ژٕ وُچھ حظ مےٚ حظ چھُس آز حظ چھُ مارکیٚٹ سٲلِم ڈَوُن آز حظ ہیٚکہٕ نہٕ کِہیٖنۍ اگر حظ ژٕ نیٚبر تہِ گَژھہِ اَتہِ حظ چھِ اَتہِ حظ چھِ لاگتھ لگان مےٚ حظ چھِ پیٚوان مےٚ حظ چھِ نفرنٕے لَگان لاگتھ وارِیاہ پتہٕ حظ مےٚ نَہ حظ باسان یوٗتاہ ہیٚکہٕ کَم گٔژھِتھ تۄہہِ وُچھ حظ ما تُہۍ مارکیٚٹ چھُو حظ گَژھان تُہۍ اگر حظ وۄنۍ تھوڑا زیادٕ پَہمَتھ ہیٚمہٕ زیادٕ پَہمَتھ دِ ہیٚمہٕ بہٕ اَتھ کوٗتاہ تیٚلہٕ گَژھہِ نا تھوڑا کَم گَژھہِ نا تیٚلہِ اَکھ ہتھ تہٕ تہنٛدِ موٗجوٗب تہنٛدِ موٗجوٗب زانو تُہۍ بہٕ نَتہٕ ہیٚکو نہٕ کِہیٖنۍ کٔرِتھ اَکھ ہَتھ تہٕ پنٛژتٲجۍ حظ ہیٚکو بہٕ کٔرِتھ اَکھ ہَتھ پنٛژتٲجۍ اچھا ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَکھ ہتھ تہٕ شیٹھ ہے راتھٕے حظ مارکیٚٹ منٛز سٲرسٕے چکر کرِتھ مےٚ حظ اوسُس وُچھان تتہِ حظ ٲسۍ اکھ ہتھ اَکھ ہتھ تہٕ پنٛژہنٕے حظ ٲسۍ اَکھ ہتھ پنٛژٕونٛزہ اَکھ ہتھ تہٕ شیٹھ حظ ٲسی کٕنان تِمن حظ اوس تھوڑا کَمٕے سِٹاک بہٕ حظ آوُس تہنٛدے تَوے حظ آوُس بہٕ تۄہہِ نِش مےٚ حظ ٲسۍ پاے تۄہہِ آسوٕ سِٹاک وارِیاہ تُہۍ چھُۄ بٔڑ بارٕ بٔڑ بار چھُو تُہۍ بِزنِیٚس مین تھوڑا حظ چھِنہٕ وُنہِ حظ چھِنہٕ تھوڑا مالی حالت گَرِ حظ چھِ تھوڑا تنٛگی پَہمتھ اَکھ ہتھ تہٕ سَتتھ ہے ؤچھو حظ تُہۍ وُچھو حظ نَہ حظ تُہنٛد نَہ حظ میٛوٗن اَکھ ہتھ تہٕ پانٛژٕہٲٹھ رۄپیہِ ٹھیٖک چھا حظ کوٗتاہ حظ کوٗتاہ حظ چھُو تۄہہِ ٹوٹل سِٹاک ترٛے ہتھ ڈبہٕ حظ اَدٕ حظ شام تانۍ واتہِ حظ گَرٕ تانۍ شام تانۍ یِم ترٛے ہتھ او کے او کے شُکرِیہ